بِلکُل آز چھِ واریاہ زیادٕ فٮ۪سَلٹیٖز یِم زَن بٮ۪مارَس بَکار چھِ یِوان برٛونٛہہ کالہِ اوس واریاہ مُشکِل گژھان اَگر کانٛہہ اِنسان بٮ۪مار پیٚیہِ ہہ اَگر نارمَل تہِ کانٛہہ بٮ۪مٲرۍ آسہِ ہہ ٹرٛیٖٹمٮ۪نٛٹ اوس نہٕ گژھان کِہیٖنۍ تہٕ بٮ۪مار اوس گَری بِسترَس منٛز مَران ٹرٛانسپوٹٕچ پرٛا ٹرٛانسپوٹسَے ٲس پرٛابلِم مطلب اَگر بٮ۪مار پیٚیہِ ہہ سُہ اوس نہٕ ہسپتال ہٮ۪کان وٲتِتھ اِوٕن کہِ ہَسپتال تہِ ٲسۍ نہٕ تَمہِ آیہِ

ٹھیٖک کیٚنٛہہ تَتہِ ٲس نہٕ سۄ فٮ۪سَلٹیٖز اٮ۪وٮ۪لیبٕل آسان کیٚنٛہہ آز چھُ نَے نَے ٹٮ۪کنالجی آمژٕ کانٛہہ تہِ سیٖریَس بٮ۪مٲرۍ لایِک کٮ۪نسَر وغیرہ وغیرہ یِم چھِ آرام سان ہٮ۪کان اَگر وقتَس پٮ۪ٹھ علاج گژھِ یِم چھِ آرام سان ہٮ۪کان ٹھیٖک گٔژھِتھ

بیٚیہِ چھُ واریاہ ڈاکٹَر تہِ یِمَن اَلگ اَلگ ٹرٛینِنٛگ چھےٚ آم آمژٕ دِنہٕ اَلگ اَلگ بٮ۪مارٮ۪ن ہٕنٛز تہٕ مِشیٖن تہِ چھِ واریاہ یِم زَن أکِس بٮ۪مارَس چھِ مدَت کَران ٹھیٖک گژھنَس منٛز